ہیٚلو اسلامُن علیکُم تُہۍ چھُو حظ سکوٗل ٹیٖچَر آ یہِ اوس نہٕ بَچہِ یہِ اوس بٮ۪مار یِہ یی نہٕ آز سکوٗل کیٚنٛہہ أمِس ترٲرۍ زیو لیٖو بیٚیہِ لٲزوس نہٕ صُبحَن کینٛہہ اَدٕ کیٛاہ ترٛٲے زیوس ضروٗری اَدٕ کیٛاہ بِہِو خۄدایس حوال اَدٕ کیٛاہ اَدٕ کیٛاہ